اَگَر بہٕ اَتھ سَوالَس جَواب دِمہٕ مےٚ چِھنہِ کُنے مِٹِنٛگ خٲطرٕ اِستعمال کوٚرمُت مَگَر ییٚمہِ وِز کۄوِڈ نایِنٹیٖن اوس تَتھ دوران چھُ مےٚ اِستعمال کوٚرمُت آ گوٗگَل میٖٹ کیٛازِکہِ کٕلاس ٲسۍ اَسہِ پٮ۪وان دِنۍ سٮ۪لبَس اوس کَمپلیٖٹ کَرُن تَمہِ ٹایمہٕ چھِ اَسہِ یہِ واریاہ فٲیدٕ منٛد روٗدمُت کہِ آن لاین مِٹِنٛگ کَرٕنۍ پَتہٕ کٕلاس اٮ۪ٹٮ۪نٛڈ کَرُن تہٕ پَنُن سٮ۪لبَس کمپٕلیٖٹ کَرُن واریاہ ضٔروٗرت منٛد روٗد اَسہِ یہِ تَمہِ ساتہٕ پیش